السلام علیکم ورحمُلا اللہ تعالیٰ وبرکاتہ پانٛژھ ڈِسٹرک مےٚ چھُ واریاہ ڈِسٹرک پَتہ تہٕ پانٛژھ ڈِسٹرک کَرٕ بہٕ تۄہہِ برونٛہہ کَنہِ بَان کۄلگوم بڈگوم گاندَربَل تہٕ شُپیَن تہٕ کُپوارہ